آ اَسلام علیکُم فیصل صأب چھُو تُہۍ اَہَن حظ آ بہٕ چھُس عنایت عنایت سعید چھُس بہٕ آ اَہَن حظ آ أسۍ چھ ڈرایور اَسہِ أس کٔشیٖرِِ خٲطرٕ اسہِ چھِ ٹِرٛپ اکھ ٲس اَسہِ کَرٕنۍ کٔشیٖرِ تَوے موٗجوٗب کوٚر اَسہِ تۄہہِ فون اَسہِ چھ وُنکیٚس پلین کوٚرمُت لگ بگ أکِس ریٚتس چھِ اسہِ یہِ کٔشیٖرِ خٲطرٕ یُن تہٕ اگر تُہۍ اَسہِ ؤنِو اَتھ مُتعلِق تھوڑا بہت کُس جاے گژھِ اَصٕل اَسہِ یور أسۍ گژھو نیچرل پلیس ییٚتہِ نَس نیچرل جگہ ییٚتیٚتھ آسہِ صحی حظ صحی کیٚنٛہہ اَہن حظ ؤنِو تُہۍ زٕتوہَن جاین اَہن حظ آ اَسہِ چھ فیملی ممبر تہِ کیٚنٛہہ سۭتۍ پنٕنۍ فیملی لگ بگ پانٛژھ نفر چھِ أسۍ اَہن حظ آ پہلگام خأطرٕ تُہۍ چھُو پہلگام خٲطرٕ ونان یہِ آ اگر تُہۍ اَسہِ تھوڑا بہت بیٚیہِ تہِ ؤنِوٗ پہلگام مُتعلِق تھوڑا بہت بیٚیہِ تہِ ییٚمہِ سۭتۍ اَسہِ مطلب بیٚیہِ تہِ سوٗنٛچو اَسہِ پہلگام گژھیٛا اَصٕل یا بیٚیہِ کانٛہہ جگہِ گژھِ صحی اَہن حظ أسہِ ؤنِوٗ تُہۍ اَسہِ تُہۍ ؤنِوٗ حظ

اَہن حظ آ وُہ ساس رۄپیہِ مگر اَسہِ چھُ پہلگام اَسہِ چھُ تَتھ جایہِ پیٚٹھ گژھُن یُس بِلکُل نیچرل آسہِ مطلب یُس بِلکُل صحی یِمےَ جگہ چھ اَسہِ نا یتھ چھُنہٕ أسۍ گژھ ہاو اور أسۍ وُچھ ہاو اَتہِ کیُتھ حِساب چھُ کیُتھ تہٕ اَتھ منٛز کیٛاہ آسہِ یُس اَتھ جایہِ چھُنا رُکنُک جگہ آسہِ اَتہِ تَتھ مُتعلِق تہِ اگر اَسہِ تھوڑا بہت ؤنِوٗ بِلکُل شُکریہ شُکریہِ سر تَتھ خأطرٕ تہٕ

ٹھیٖک ٹھیٖک

ٹھیٖک چھُ ٹھیٖک ٹھیٖک ٹیوٗرِسٹہٕ گایِڈ مطلب ٹیٛوٗرسِٹہٕ گایِڈ یہِ روزِ اَسہِ مطلب سۭتۍ یِمن ژۄدہان دۄہن یہِ روزِ اَسہِ سۭتۍ ٹھیٖک چھُ ٹھیٖک چھُ تہٕ اَتھ کوٗتاہ خرچہِ یِیہِ اَسہِ یِمن ژۄدہان دۅہن کوٗتاہ خرچہٕ یی اَسہِ پنٛداہ ساس کٔمی پیٖشی گژھِ نا اَتھ کیٚنٛہہ ٹھیٖکھ چھُ بِلکُل شُکریہ بِلکُل شُکریہِ شُکریہِ تُہٕنٛدِ خأطرٕ اَسلام علیکُم